اسلامُ علیکُم ٹھیٖک چھُو حظ جِناب الحمدُاللہ تُہۍ چھِو حظ ٹھیٖک اَصٕل پٲٹھۍ چھِوٕ شُکر الحمدُللہ تُہۍ چھِو حظ ٹھیٖک بِلکُل بِلکُل ہٮ۪وَنٕز رِازٹ پٮ۪ٹھ چھُ فرمٲیِو حظ کَمرٕ چھِو ضوٚرَتھ کٔژ کَمرٕ چھِ ضوٚرَتھ زٕ کَمرٕ کَر کَتھ ڈیٹَس پٮ۪ٹھ چھُ ضوٚرَتھ دۄے دۄہہِ سَتووُہِمہِ ہے ٹھیٖک چھُ کٔژَن نَفرَن سُمبتھ چھُ کَمرٕ ضوٚرَتھ شےٚ نَفر کٲشِرِی یوت چھا ٹھیٖک ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پَرواے روٗم بَنہِ کَمبرٕ زٕ بَنٮ۪ن تۄہہِ تہٕ مگر اَکھ چیٖز چھُ تھوڑا چھِ اَز چَلان کِراے زیادَے پَہَن ٹھیٖک چھا دۄن کَمرَن گژھِوٕ تۄہہِ لگ بگ کۭتِس کۭژاہ تۄہہِ کۭتِس ٹایمَس خٲطرٕ چھُو راتَس چھا دۄن رَٲژَن چھا ترٛٮ۪ن دۄہَن دۄن رٲژَن ترٛٮ۪ن دۄہَن ٹھیٖک حظ چھُ لگ بگ گژھِوٕ تۄہہِ زٕ ساس رۄپیہِ گژھِ کَمرَس أکِس حظ ٹھیٖک چھا دۄن رٲژَن گژھنو تۄہہِ ژور ساس رۄپیہِ یہِ چھُ سو تۄہہِ بہٕ کَمٕے وَنَن تِکیٛازِ کٲشِر یِم اَسہِ پَنٕنۍ لوکَل چھِنا آسان تِمَن چھِ أسۍ کَمٕے وَنۍ یِم نیٚبرِم چھِ آسان تِمَن چھِ تھوڑا زیادَے پَہن اَتھ منٛز دِمہو تۄہہِ أسۍ اکھ ٹایم کھٮ۪ن چٮ۪ن تہِ ییٚتی ٹھیٖک چھا صُبحَس دِمہو تۄہہِ أسۍ آ برٛیکفاسٹ صُبحُک چھُنا وۄتھان برٛیکفاسٹ صُبحَس دِمہو تۄہہِ أسۍ ییٚتی ٹھیٖک آ تُہۍ کٔرۍ زیٚو کٲم تُہۍ کٔرۍ زیٚو پَنُن یہِ ڈِٹیل سینٛڈ کُس کُس آسہِ کٔژ نَفر ٲسِو تُہۍ باقٕے کَمرٕ آسن بِلکُل فٔس کٕلاس کَمرٕ کَمرَن منٛز آسہِ اے سی لٲگِتھ تُہۍ گرم آسن کَمرٕ آب آسہِ گرم واے فاے حِساب کِتاب آسہِ بِلکُل سورُے ٹھیٖک چھا آ تُہۍ کٔرۍ زیٚو مےٚ یہِ پَنٕنۍ ڈِٹیل سیٚنٛڈ کُس کُس آسہِ آدھار نمبر کٔرۍ زیٚو تُہۍ سٮ۪نٛڈ بہٕ تھاوو تۄہہِ کَمرٕ بُک کٔرِتھ بیٚیہِ ترٛٲیِزیٚو تُہۍ ساس رۄپیہِ اَتھ ہاں اٮ۪ڈوانس منٛز نہ بِلکُل بِلکُل کٕہٕنۍ چھُنہٕ فِکِر ماحول آسہِ بِلکُل صاف اَصٕل حظ شور وور آسہِ نہٕ کیٚنٛہہ آسہِ نہٕ یہِ اَسہِ یہِ چھُ تھوڑا سایڈَسٕے یَپٲرۍ چھُنہٕ زیادٕ گاڑِ واڑِ پَکان کیٚنٛہہ تَوصُب چھِ ییٚتہِ آسان خاموشی ٹھیٖک چھا چلو چلو